سلام علیکُم سلام تُہۍ چھُو حظ ٹھیٖک آ میڈَم آ ییٚتہِ حظ سٲنِس گامس منٛز گٲمٕژ ژوٗر حظ گُپَن زٕ ترٛےٚ حظ نِیِکھ تہٕ تَمہِ خٲطرٕ حظ اوس یہِ ایف آئی آر کَرُن حظ آ سُہ گوٚو رٲژ ہٕنٛزِ بَہہِ بَجہِ حظ أسۍ ٲسۍ شۅنٛگِتھ حظ تہٕ صُبحٲے اَدٕ حظ اَدٕ حظ اَہَن حظ اَز راتَس منٛز اَتھ لیٚکھِو حظ تُہۍ حظ ڈِٹیل تہٕ اَدٕ حظ شُکریہ اَدٕ حظ شُکریہ